آ ییٚلہِ بہٕ پَران ٲسٕس ٹینتھَس تہٕ أسۍ گٔے ایٚکہِ پھِرِ موج ماتامال تہٕ گَرِ اوس نہٕ کٕہٕنۍ تہٕ سُہ بیٖٹھۍ بیٚیِکہِ دۄہ تہِ تَتی تہٕ اَسہِ اوس نہٕ کِہیٖنۍ رٔنِتھ پَتہٕ چھُ مےٚ تَمہِ دۄہ روٚنمُت سیُٚن گۄڈنٮ۪تھٕے چھُ مےٚ روٚنمُت کۄکُر تہٕ مےٚ توٚل سُہ گۄڈنٮ۪تھَن تہٕ تٔمۍ مےٚ کوٚر سُہ صاف واف دِتمَس بۄہ تہٕ تٔلُم تٔلِم پَتہٕ ژٔٹِم گَنڈٕ وَنڈٕ ٹماٹر شِملہ مرچ تہٕ پَتہٕ دیُٚتُم تِمَن تٔلیُٚن ؤلیُٚن تہٕ ترٛوومَسَن سُہ کۄکُر منٛزٕ تہٕ پَتہٕ کھٲجمَس گرٛکھٕ زٕ ژور تہٕ سُہ گوٚو تیار